آ یِم یہِ کَلپنا چاولا سُنیٖتا وِلیَم سَن راکیش شرما اور یِم چھِ کھٔتۍ مٕتۍ حظ زونہِ پٮ۪ٹھ تَمہِ سَب چھُ اُم یُہُنٛد مطلب شُکر گُزار ہِندُستان کہِ یِمو دژ سُہ پرٛاوُڈ موٗمَینٛٹ کہ یِمَو تہٕ ہوو پَنُن حظ کیاہ أڑۍ چھِ کھٔتۍ مٕتۍ مطلب اور حظ تَمہِ سب تہٕ أسۍ تہِ چھِ پانہٕ حظ شُکر گزار یہنٛدۍ أسۍ تہِ چھِ پرٛاوُڈ فیٖل کَران کہ ہِندُستانَس منٛز تہِ چھِ یہِ مطلب کُنہِ چیٖزَس تامَتھ چھِ وٲتمِتۍ کُنہِ مطلب یُس أکِس ہِسٹرٛی منٛز آو مٮ۪نشَن کَرنہٕ حظ